سٲنِس گامَس منٛز چھِ واریاہ دُکان ییٚتہِ بہٕ مال چھَس اَنان ییٚتہِ چھِ واریاہ زیادٕ تِم دُکان زیادٕ مال چھِنہٕ ییٚتہِ آسان کیٚنہہ زیادٕ چھِ آسان کَم مال ییٚتہِ مِٹھٲے چھےٚ آسان یِمہٕ چاکلیٹ چھِ مِلان پَلَو چھِنہٕ مِلان کیٚنہہ بوٗٹھ چھِنہٕ مِلان کیٚنہہ بٔڑۍ شاپِنٛگ ہٮ۪کو نہٕ أسۍ کٔرِتھ کیٚنہہ البتہ لۄکٕٹۍ لۄکٕٹۍ چیٖز ہٮ۪کو أنِتھ یِم عام چیٖز چھِ آسان گامَن منٛز چھِ تِتہِ چلان اگر گۄڈٕ وَزُم تہِ اَنَو پَتہٕ ہٮ۪کو واریاہ کٲلۍ پونٛسہٕ تہِ دِتھ تہِ چھِ چلان گامَن منٛز مگر اگر ٹَونَن منٛز تہِ کَرَو تہِ چَلی نہٕ مگر پَنٛنِس گامَس منٛز چَلہِ تہِ گۄڈٕ ہٮ۪مو پونٛسہٕ مطلب گۄڈٕ ہٮ۪مو چیٖز پَتہٕ ہٮ۪کو أسۍ دۄیہِ ریٚتۍ تہِ تٔمِس پونٛسہٕ دِتھ بٔڑۍ بٔڑۍ آیٹَم چھِنہٕ ییٚتہِ اٮ۪ویلہِ مطلب آسان کہِ مَیسّر کیٚنہہ مگر لۄکٕٹۍ لۄکٕٹۍ چھِ آسان ژوٚٹ ہیوٗ یِمہٕ مِٹھٲے ہِش چِنٛگَم ہی یِم ہُم چیٖز صابَن لۄکٕٹۍ پیک بٔڑۍ پیک ہٮ۪کو نہٕ أنِتھ کیٚنہہ کَپُر ہٮ۪کہِ نہٕ ییٚتہِ میٖلِتھ کیٚنہہ بوٗٹھ ہیٚکہِ نہٕ میٖلِتھ کیٚنہہ